یوٚتَتھ تام مےٚ چھِ پَتہ سٲنِس ایریاہَس منٛز چھُنہٕ مےٚ وٕنیُک تام وٕچھمُت کانٛہہ نِیَر باے آرفنیج کینٛہہ تہٕ بَٹ مےٚ چھُ بوٗزمُت قدم سوسایٹی مُتعلق یۄس کیٛاہ وَنان اَتھ اٮ۪ن جی او چھِ تہٕ اٮ۪ن جی اووَن ہِنٛز کٲم چھِ یِم چھِ میڈِکل کیمپِنٛگ وغیرہ کران تہٕ یِم چھِ لُکن تام واتناوان کینٛہہ چیٖز بٹ سٲنۍ بیتُ المالن مُتعلق اَسہِ چھِنہٕ اَتھ مُتعلق ٹوٹل زانکٲری کہیٖنۍ نہٕ